اسلامُ علیکُم اَز کَل چھِ أسۍ وُچھان سکوٗلَن منٛز چھِ یِوان کَشمیٖری لنٛگویج علاوٕ اِنٛگلِش اُردوٗ ہِندی لنٛگویج تہِ ہیٚچھناونہٕ مگر اَسہِ پَزِ کَشمیٖری لنٛگویج زیادٕ پرٛیٚفَر کَرٕنۍ سَپورٹ کَرُن کَشمیٖری لنٛگویج پنٕنہِ ایٚجوٗکیشَن ایٚجوٗکیشنہِ منٛز کیٛازِکہِ سٲنۍ نٔو جَنریشَن یُس یِنہٕ واجن جَنریشَن چھِ تِمَن تانۍ تہِ واتہِ سون پیٛوٗوَر کٲشُر یَتھ أسۍ وَنان صاف کٲشُر واتہِ تِمَن تانٮ۪تھ تہِ اگر أسۍ سکوٗلَس منٛز اِنٛگلِش پٲٹھۍ کَتھ کَرو اُردو پٲٹھۍ کَتھ کَرو یا بدل کُنہِ لینٛگویج منٛز کَتھ کَرو سون ماحول گَژھِ چینٛج چینٛج اِن دَ سیٚنس سٲنۍ مَدَر ٹنٛگ چھِ کٔشہِ کٲشُر اَسہِ پَزِ کٲشِرۍ پٲٹھی کَتھ کَرٕنۍ تہٕ یُس اَسہِ یہِ آلٹرنیٹ لنٛگویج یَتھ أسۍ وَنو مزیٖد زَبان یُس سٲنۍ یہِ چھِ یہِ پَزِ نہٕ اَسہِ زیادٕ یوٗز کَرٕنۍ کیٚنٛہہ اَسہِ پَزِ زیادٕ پریفَر کَرٕنۍ پَنٕنۍ کٲشِر لنٛگویج یُس اَسہِ مَدَر ٹنٛگ چھِ پَنٕنۍ